سٲنِس ایریاہَس منٛز چھِ نہٕ ویسے تِتھ پٲٹھۍ یِوان چایلڈ لیبَر وٕچھنہٕ کِہیٖنۍ تہِ نہٕ مگر واک واریَہَن جایَن چھِ لَکٹیٚن لَکٹیٚن شُریٚن موٚزوٗرۍ کَرناوان لَکٹیٚن لَکٹیٚن شُریٚن اَتھیٚن مطلب بور تُلناوان لَکٹیٚن لَکٹیٚن شُریٚن اَتھِ کٕنناوان کینٛہہ کینٛہہ چیٖز چھِ آسان تٕم چھِ کٕنناوان لَکٹیٚن لَکٹیٚن شُریٚن اَتھِ یِہ مےٚ وٕچھمُت چھُ أسۍ کِتھ پٲٹھۍ ہیٚکو یہِ رُکٲیِتھ أسۍ ہیٚکو یِم لَکٕٹۍ شُرۍ تِمَن ہیٚکو أسۍ یتیٖم ٹرٛسٹَن منٛز سوٗزِتھ ییٚتہِ ییٚتہِ تِمَن پَرنٲیِتھ ہیٚکَن تہٕ